السلام علیکُم ٹھیٖک چھُو حظ تُہۍ چھُو حظ پَرویز احمد آ اَسہِ حظ اوس یہِ پٕلاٹ اَکھ کھنُن یہِ وۄنۍ تُہۍ ؤنِو اَسہِ تُہۍ کوٗتاہ ہیٚیِو تَتھ ٹھیکہٕ چھُوا کَران تُہۍ یا اَمٲنی چھُوا کَران تُہۍ کوٗتاہ ہیٚیِو اَکھ زٕ کُنال حظ چھِم اہن حظ یہِ حظ چھِ آسہِ تُلُن مطلب اَتھ اوس آمُت یہِ چھُ اَسہِ تُلُن وۄنۍ چھَس بہٕ وَنان تۄہہِ کوٗتاہ ہیٚیِو اَتھ شےٚ ساس ٹھیکہٕ نَہ اَمٲنی کوٗتاہ حظ ہیٚیِو دۄہ پاٹھۍ یِتھ پٲٹھۍ دۄہ چھِ کَران مطلب اہن حظ اَگر تُہۍ سۭتۍ أنِو کوٗتاہ چھِ تیٚلہِ کوٗتاہ پیٚیہِ دیُن اۭں اۭں اَگہ اۭں پَتہٕ

اے اَسہِ حظ اَسہِ حظ کھوٚن اوترٕ ہَمسایو چھِ تِم بَسان ہَمساے تِمو کھٔنِکھ ہَتھ رۄپیہِ دۄہَس کھٮ۪ن چٮ۪ن اوسُکھ پَنُن آچھا آ پَتہٕ کوٗتاہ حظ ہیٚیِو تُہۍ ساڑ شےٚ ہَتھ بتہٕ دِمو أسۍ یورَے تیٚلہِ دِمو ساڑ پانٛژھ بیٚیہِ چاے آچھا اَدٕ حظ ٹھیٖک حظ چھِ بیٚیہِ کٔژ مٔزوٗر حظ آسَن اورٕ سۭتۍ ژور نَفَر اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھِ آ تۄہہِ اہن حظ اَدٕ حظ ٹھیٖک حظ چھِ تُہۍ یِیِو حظ تیٚلہِ صُبحَس اہن حظ ٹھیٖک حظ چھِ اہن حظ یِمَے یہِ ساڑ پانٛژھ ہَتھ اَدٕ حظ ٹھیٖک حظ چھِ اہن حظ ٹھیٖک حظ چھِ السلام علیکُم